اَسہِ ہَسا چھِ ییٚتہِ سِومِنٛگ ڈیسٹٕنیشَن یُس أسۍ وُلَر لیکَس منٛز چھِ کَران یُس اَسہِ نِیَر باے چھِ مین لوکیشنہٕ پٮ۪ٹھ آلموسٹ کِلوٗمیٖٹَر دَہ تہٕ یُس ہَسا وٕنکٮ۪نَس لارجَسٹ فرٛیش واٹَر لیک چھِ یِوان ایشیاہَس منٛز ماننہٕ یَتھ ناو چھُ وَلُر لیک یُس یُس لوکیٹٕڈ چھِ ڈِسٹِرٛک بارہمولاہَس منٛز بوٹِنٛگو سایڈَس تہٕ تَتہِ ہَسا چھِ سِومِنٛگ یُسہٕ تَتہِ ہَسا چھِ سِومِںٛگ گژھان تھرٛوٗ بوٹٕز چھِ گژھان یا ناو چھِ آسان کٲشِر ناو تہٕ بیٚیہِ ہَسا چھِ ییٚتہِ ڈَل لیک چھُ سرینگرَس منٛز چھِ تَتہِ چھِ سِومِنٛگ گژھان تہٕ تم ہَسا چھِ میٛانہِ مطلب ڈیسٹٕنیشن یور بہٕ یَژھان چھُس مطلب بہٕ کَرٕہا اَتہِ سِومِنٛگ بوٹَن منٛز تہٕ باقٕے ہَسا چھِ مطلب سِومِنٛگ چھِ مےٚ اَکھ ہابی اَکھ یُس بہٕ یَژھان چھُس بہٕ گژھٕ ہا کَرُن فی رٮ۪تہٕ تہٕ بہٕ ہَسا چھُس سِومِنٛگ کَران تہٕ روز کَران تہِ گژھان روزان